اسہِ چھِ گھرَس منٛز واریاہ کُلۍ اَمبٕرۍ کُلۍ چھِ ژٕنَن کُلۍ چھِ یہِ دٲن کُلۍ چھِ بیٚیہِ چھِ یِمَے پوشہِ کُلۍ ووشہِ کُلۍ تہٕ یِم أسۍ وۄبداوان چھِ بَس زٔمیٖن ومیٖن بیٚیہِ چھُنہٕ اسہِ کہیٖنۍ بَس یہے چھِ اسہِ یِمے پوش ووش بیٚیہِ اَکھ اَکھ کُلہَ